وعلیکُم اسلام ؤنِو سَہ ٹھیٖک چارجِز حظ تۄہہِ کوٚت اوسوٕ گژھُن ٹھیٖک ییٚتہِ چھُو تۄہہِ ڈَل لیک سری سرینَگرَس منٛز ڈَل لیک ہٲرون نِشاط بیٚیہِ چھُ دَرگاہ وَرگاہ بیٚیہِ چھِ واریاہ اَتھ چھِ اَتھ چھِ پٮ۪کیج اَکھ گۄڈنیُک چھُ یِہوے فٔسٹ وَن سِٹار سٮ۪کنٛڈ زٕ سِٹار پتہٕ چھُ پوٗنٛژِم سِٹار تۄہہِ کَتھ منٛز چھُو یہِ مطلب کَرُن کُس وَن سٹار ٹوٗ سِٹار فایِو سِٹار اَتھ حظ چھِ یہِ مطلب پرٛایِز مطلب زیادٕ زیادٕ پَتہٕ سِٹار یوٗتاہ مطلب فایو سِٹارس چھُ زیادٕ پَتہٕ چھُ یِم کھۄتہٕ کم زٕ سِٹار پَتہٕ چھُ ون سِٹارَس امہِ کھۄتہٕ کَم تۄہہِ کُس وَن سٹارَس گَژھو تۄہہِ لگ بگ پانٛژھ ہتھ ہُتھ گژھٮ۪و سٮ۪کنٛڈ سِٹار یا دٔیمِس سِٹارس لگ بگ زٕ زٕ ساس ہُتھ گَژھو پانٛژس سِٹارس لگ بگ زٕ ساس ؤنِو سَہ اَتھ حظ یِمو یِمو تۄہہِ کھٮ۪ن وٮ۪ن چھُ سورُے کیٚنٛہہ دِنہٕ یورَے ہُہ چھُو تۄہہِ پانَے اَنُن باقٕے سامان ٹَف وٕٹَف دِ دِمو تۄہہِ أسۍ یورَے کھٮ۪ن چٮ۪ن سورُے کیٚنٛہہ بیٚیہِ روزنٕچ بیٚیہِ شۄنٛگنٕچ وۄنٛگنٕچ جاے سورُے کیٚنٛہہ فایِو سِٹارَس ٹھیٖک ییٚتہِ چھِ شالی مار چھُ نِشاط چھِ اَصٕل ہٲرون چھِ واریاہ اَصٕل درگاہ چھُ واریاہ اَصٕل بیٚیہِ چھُ ڈَل لیک کِنۍ تہِ واریاہ اَصٕل نظار فیملی سۭتۍ چھُ تَپٲرۍ واریاہ اَصٕل جاے اگر فیملی چھُو تۄہہِ بیٚیہِ چھِ تَپٲرۍ مطلب اَصٕل جاے فیملی خٲطر تۄہہِ حظ مےٚ چھِ گٲڑۍ آسان عیٖدگاہ تُہۍ وٲتِو عیٖد مےٚ کٔرزیو فون تۄہہِ آ مےٚ چھِ تٔتھی آسان گٲڑۍ بہٕ نِمو فیملی ہٮ۪تھ پانَس سۭتۍ پَتہٕ یور یور تۄہہِ اَسٮ۪و گژھُن تور تور نِمو بہٕ تُہۍ ؤنِو مےٚ گۄڈٕ وَنۍ تُہۍ کیٛاہ پٮ۪کیج کُس کوٚروٕ تُہۍ سِلٮ۪کٹ گۄڈٕ وَن سِٹار حظ اَتھ چھُ مگر تۄہہِ پتہٕ کھٮ۪ن چٮ۪ن سو یہِ اورے پانَے انُن ہُہ چھُ مےٚ چھُ باسان ہٲرون چھِ اَصٕل فیملی سۭتۍ اَہَن حظ آ ٹھیٖک چھُ مےٚ کٔرزیو مگر فون تھٲیِو بیٚیہِ سیو میون نمبر مےٚ چھُ زُہیب ناو ٹھیٖک چھُ ٹھیٖک شُکریہ اَسلامُ علیکُم